یُس مےٚ یہِ بیگ اوٚن اَتھ چھنہٕ یِم زَن چینہٕ چھِ اَتھ یِم چھنہٕ زیادٕ مضبوط کینٛہہ یہِ چھُ باسان کہِ یِم ہیٚکن جلدی ژھیٚنِتھ